وعلیکُم سلام ؤنِو حظ کیاہ دٔلیٖلہ تۄہہِ مہَ کھیٚو سرد ورد کینٛہہ اَچھا بیٚیہِ تمہِ عَلاوٕ مہ کوٚروٗ کینٛہہ سردی سۭتۍ سرد آبَس سۭتۍ فرجِچ تریٚش فرجُک کینٛہہ کھیٚوٕ جوٗس چیٚیو گوٚو مَطلَب تۄہہِ چھو جوٗس سۭتی یہِ چھُ سردی سۭتی گوٚمُت یہِ امکۍ ٲمۍ کھیٚوو کیاہ پَتہٕ کالہٕ پیٚٹھ کیاہ کھیٚو اچھا اچھا ٹھیٖک

چَکَر تُہۍ کھیٚیِو پیرسٹمال اکھ ٹیبلٹ بیٚیہِ کھیٚیِو ازتھرومایسیٖن ہیٚٹِس خٲطرٕ کیازِ تۄہہِ چھو کراٹھ باسان اگر بیٚیہِ تہِ کینہہ باسیٚو تِہ تہِ ؤنو بیٚیہِ مہَ چھُ کانٛہہ سِمپٹَم تیُتھ ہیٚو ٹھیٖک تہٕ سرد ورد بند فرجُک بند آز چھِ نہ یہِ اول سول کھیٚوان سُہ چھُ نہٕ کھیٚون کِہیٖنۍ اتھ چھ کھیٚن کانٛہہ کانٛہہ چیٖز سُہ مَطلَب وُشُن تریٚش چھِ چیٚن گرکنٲیِتھ یتھ اکھ اُبال آسہِ آمُت ٹھیٖک چھےٚ بَتہٕ کھیٚون وُشُن تُرُن چھُ نہ کھیٚون کینٛہہ سیُن کھیٚون وُشُن تُرُن چھُ نہ کھیٚون کینٛہہ ٹھیٖک چھےٚ آ تہٕ یُس یہِ کَلہٕ دود چھُ نہ یہِ ہیٚکہِ پَتہٕ یہِ چھُ گَژھان زیٹھان بہتر چھُ گۄڈنیٚتھے اتھ کَرُن اصل پرہیز اگر نہٕ پرہیز اتھ برابر گَژھِ کِہیٖنۍ اِنسان ہیٚکہِ زیادے پیٚتھ بہتر چھُ بہتر چھُ تُہۍ کٔرِو اصل پرہیٚز کھیٚیِو دیٚیِم سوال بیٚیہ اکھ کتھ کیاہ چھ وَنان اتھ تۄہہِ پَزٕ نہٕ فرجُک وجُک نہٕ تامَتھ کھیٚون کِہیٖنۍ کیاز سردی ؤژھ سردی ونٹر کُن چھِ تھاوان بند مگر أڑۍ چھِ ونتہ فرجِچ تریش چوان بہتر گوٚو فرجچ تریٚش نہٕ چیٚن کِہیٖنۍ آ فرجچ تریٚش ایوایڈ کَرٕنۍ آ بیٚیہِ پَزِ تۄہہِ خاص کَرَن وُشنُے کھیٚون ترنس ترنس ترٲیِو تُہۍ أتتھے تُرُن چھُنہٕ کھیٚونُے بِلکُل نہٕ کِہیٖنۍ بیٚیہِ مہَ کینٛہہ باسان کوٚٹھیٚن دگ نَرنۍ دگ زَنگَن دگ بے ہیٚکتھے یہِ چھُ نہ تمے سۭتۍ یہِ چھُ سرد تریش سۭتۍ گوٚمُت بیٚیہِ مہ چھ زَنٛگَن نَرٮ۪ن کوٚٹھیٚن کَمبرَس دگ باسان ییٚلہِ وَنۍ زیاد باسَان سِمپٹَمز تتھ چھُ پَتہٕ علاج برونٛہہ کُن کَرُن فِلحال کھیٚیِو تُہۍ پیرسٹمال بیٚیہِ کھیٚیِو ازتھرومایسیٖن پیرسٹمال لَگہِ تَپَس ازتھرومایسیٖن لَگہِ ہیٚٹِس بیٚیہِ چھےٚ کینٛہہ اد سہ اد سہ اد سہ شُکریہ بِہِو بِہِو